اَسلام علیکُم ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک حظ تُہۍ چھِ حظ شیر سِٹڈیو پٮ۪ٹھ اَہَن حظ اَہَن حظ یہِ تُہۍ چھِو حظ یہِ برٛایڈَل فوٹوٗ شوٗٹ کَران کَرَن چھُو حظ یہِ اَسہِ حظ چھُ اَسہِ چھُ برٛایڈٕ پنٕنہِ أمِس چھِ اَسہِ فوٹوٗ شو شوٗٹ کَرناوُن تہٕ اَسہِ چھِ پگاہ ژۄداہ پَنٛداہ خانٛدَر اَسہِ چھُ فوٹوٗ شوٗٹ أمِس کَرُن تہٕ تۄہِہ چھُو مگر تُرٛوٲہمہِ یُن مطلب صُبحنَسٕے چھُ تۄہہِ یُن کیٛازِ أمِس چھِ کٲلۍکٮ۪تھ چھُو تۄہہِ یُن أمِس چھِ اَسہِ کٲلۍکٮ۪تھ پٮ۪ٹھٕے کَرُن ییٚتہِ پٮ۪ٹھ أمِس أسۍ مٲنٛز لگاوو تَتی پٮ۪ٹھ چھِ یِم اَسہِ فوٹوٗ شوٗٹ کَرُن سِٹارٹ أسۍ چھِ وٹَہٕ پوٗرہ بانٛڈی پوٗرہ نِیر نِیر مَسجد تقویٰ نَجار محلہ نے کیٛاہ حظ وَن زیٖرَو ٹوٗ اَہَن حظ اَہَن حظ تُہۍ یُتھٕے حظ تُہۍ یُتھٕے حظ وٲتِو با یُتھٕے حظ تُہۍ وَٹا پوٗرا وٲتِو تۄہہِ یِیَو سون نَفر پِک کَرنہِ تَتہِ تہٕ سُہ اَنوٕ تَتِس پانَے اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ یہِ کوتاہ چھُو تُہۍ پَتہٕ رَٹان أکِس شوٗٹس تُہۍ ٲسِو ہُتھٕ کٔنۍ مہنٛدی رات تہٕ فَنگشَن خانٛدرٕ موٗجوٗب رَٹان تہٕ وۅنۍ گوٚو اَسہِ چھُ اَکھ دۄہ علاوٕے تہٕ اَکھ کوٗتاہ رٔٹِوٗ تُہۍ اَہَن حظ نایِٹ ڈیے فُل ژور پانٛژھ ساس رۄپیہِ اَتھ چھِ حظ ایڈوانٕس کیٚنٛہہ ترٛاوُن

اَہَن حظ اَہَن حظ تُہُنٛد حظ بوزُم واریاہ زیادٕ تہٕ فرٛینٛڈِ أکۍ ووٚننُم دوٚپنم یِتھٕ کٔنۍ میٛانہِ وٮ۪سہِ اوس دوٚپُن مےٚ چھِ یِتھٕ کٔنۍ نَظرَن منٛز اَکھ تہٕ سُہ چھِ واریاہ اَصٕل فوٹوٗ شوٗٹ کَران تہٕ مےٚ دوٚپ وَلہٕ چلو ٹھیٖک چھُ اَز کَرناوو یِمنٕے اَتھٮ۪ن فوٹوٗ شوٗٹ اَہَن حظ اَہَن حظ آ اَہَن حظ اَہَن حظ اہَن حظ اَہَن حظ ٹھیٖک حظ چھِ اَہَن حظ اَہَن حظ نہَ مےٚ حظ بوٗز تُہُنٛد مےٚ بوٗز واریاہ زیادٕ تُہُنٛد آیہِ تٲریٖف واریاہ زیادٕ تہٕ تَوے پَتہٕ دوٚپ فرٛیٚنٛڈِ تہِ دوٚپُن سُہ چھُ اَصٕل کَران تہٕ مےٚ دوٚپ چلو ٹھیٖک چھُ کَرو اَز فوٹوٗ شوٗٹ وۅنۍ حظ ییٖزیٚو تُہۍ بیٚیہِ مگر ییٖزیو سُلے کیٛازِ أمِس آسہِ مٲنٛز لَگاوٕنۍ سُلے ہا اَہَن حظ اَہَن حظ توتہِ کَرَو نہٕ حظ بہٕ تۄہہِ کال اَہَن حظ بہٕ حظ تُہۍ کٔرِو تُہۍ کٔرِو مےٚ واٹس ایپ ایکاونٛٹ نمبر پَنُن تہٕ بہٕ ترٛاہو تۄہہِ پیمٮ۪نٛٹ چلو ٹھیٖک حظ چھُ اسلام علیکُم